یِم یِم کٔشیٖرِ ہِنٛدۍ فارٮ۪سٹ چھِ یِم کٔشیٖرِ ہِنٛدۍ وَن تہٕ جنگل چھ یِم چھِ واریاہ اِمپاٹنٹ نہ کہِ صرف یِم چھِ امپاٹنٹ جیوگرٛافی ہٕنٛدۍ خٲطرٕ بلکہ یِم چھِ امپاٹنٹ ایٖکالاجی بیلٮ۪نٕس ہٕنٛدۍ خٲطرٕ تہٕ بیٚیہِ اِکانامی خٲطرٕ ہر کٲنٛسہِ آسہِ اَسہِ پتہ یِم تہِ یِم فارٮ۪سٹس چھِ یِم چھِ مینٹین کران ایٖکالاجِکَل بیلٮ۪نٕس کِتھ پٲٹھۍ چھِ یِم مینٹین کران ایٖکالاجِکَل بیلَنس أسۍ وٕچھو برونٛہہ کُن یِم یِم فارٮ۪سٹَس چھِ گۄڈنٮ۪تھٕے چھِ یِم ماونٹین بِلڈِنٛگ کران اَمیُک مَطلَب گوٚو یِم چھِ اَسہِ بَچاوان سویِل اِروجَن نِش مَطلَب یِم چھِنہٕ مطلب لینڈ ڈِگریٚڈیشن نِش بَچاوان بیٚیہِ چھِ یِم بَچاوان اَسہِ واریَہو والکیٚہ طوٗفانو نِش کِتھ پٲٹھۍ یُتھٕے یِم فارٮ۪سٹٕس واریاہ گٔنۍ چھِ آسان یِم چھِ رُکناوان مَطلَب ہَوہُک طاقَت رُکناوان بیٚیہِ چھِ یِم رُکناوان مطلب اگر کینٛہہ سہلاب یِم چھِ رُکناوان میٚژِ یِم چھِنہٕ ترٛاوان میٚژِ یَلہٕ کِہیٖنۍ تِکیازِ یِم چھِ موٗلَس سۭتۍ اَتھ بند تھاوان دٔیِم چیٖز چھِ یِم کَرناوان فارٮ۪سٹٕز چھِ اَسہِ پُلوٗشَن نِش بَچاوان یہِ چھ اسہِ اَصٕل اَصٕل مَطلَب خوٗبصوٗرت ماحول عطا کَران یِم فارٮ۪سٹٕز چھِ یِم چھِ اَسہِ ہٮ۪لٕپ کَران یِم چھِ بَنان اَکہِ قٕسمٕچ تِم سِنٛکنٛگ بنان مَطلَب کاربَن سِنٛکِنٛگ کاربَن سِنٛک مَطلَب گوٚو یِم چھِ یہِ کاربَن ڈاے آکسایڈ چٮ۪وان مَطلَب یُس اٮ۪کسَس چھُ آسان چٮ۪وان تہٕ یِم چھِ مَطلَب ماحول صاف تھاوان اگر نہٕ یہِ اگر نہٕ یِم چٮ۪ن اگر نَے أسۍ یِمن حِفاظت کرو سٲنِس یتھ اِنوارمٮ۪نٹَس مَنٛز گژھِ کاربَنچ زیادٕ کانسنٹرٛیشَن ییٚمہِ سۭتۍ گَژھِ زیادٕ ہیٖٹ وارم گَژھِ وارمِنٛگ کِتھ پٲٹھۍ یِم کاربَنز چھِ مَطلَب ٹرٛیپ کَران اختاب لایٹ چھِ یمن پٮ۪ٹھ پٮ۪وان یِم چھِ اٮ۪بزاب کَران ٹرٛیپ کَران اَمہِ سۭتۍ چھِ یِم سون مَطلَب یُس اِنورامٮ۪نٹ چھ یِم چھِ گرم کران تہٕ اَسہِ خٲطرٕ چھِ واریاہ دُشوٲری گَژھان بیٛاکھ چیٖز چھ یِم یِم فارٮ۪سٹ چھِ یِم چھِ واٹَر سایکَل یہِ کَران مَطلَب میٚنیج کِتھ پٲٹھۍ چھِ میٚنیج کَران واٹَر سایکل یُتھُے روٗد پٮ۪وان چھُ یِم فارٮ۪سٹ چھ روٗد پٮ۪وان چھ یہِ یِم فارٮ۪سٹ یِم چھِ آسان یِم تہِ چھِ مَطلَب اِواپریشَن تھرٛوٗ مَطلَب تھوڑا مَطلَب آب ترٛاوان یَلہٕ مطلب اکھ اَمہِ ییٚمہِ سۭتۍ ٹرٛانسپایریشَن سۭتۍ سُہ آب تہِ چھِ ہیوٚر کھَسان یوٗتاہ یہِ یِم ترٛاوان یُتھٕے وۄنۍ سایلٮ۪نٛٹ پٮ۪وان چھُ کُلٮ۪ن پٮ۪ٹھ یِم چھِ لِٹٕل بہِ یِمن چھِ آسان یَتھ پَنہٕ ؤتھٕر لۄکٕٹۍ لۄکٕٹۍ زَدٕ سٹومٮ۪ٹ یِمن ونان چھِ تَپٲرۍ چھِ یِم لۄکُٹ لۄکُٹ آب کَران رِلیٖز سُہ تَتھ سہٕ سَن لایٹ پٮ۪وان چھِ سُہ چھُ ہیٖٹ اَپ گَژھان چھُ سُہ چھُ بَنان سُہ گیس کھَسان چھُ ہیوٚر چھِ بنان کٕلاوڈٕس چھِ روٗد پٮ۪وان اَمہِ سۭتۍ چھِ یہِ اَسہِ واٹر سایکل ریٚگِلیٹ گَژھان بیٛاکھ چیٖز چھِ یِم فارٮ۪سٹٕز چھِ یِم چھِ مَطلَب گَرٕ آسان کٕہٕنٛدۍ مَطلَب ڈِفرنٛٹ جَنگلی جانوَرَن ہٕنٛدۍ کُلٮ۪ن ہٕنٛدۍ گَرٕ آسان یُس ڈِفرنٛٹ فٕلورا فانا چھُ آسان سُہ چھُ یُہُنٛد گَرٕ آسان بیٛاکھ چیٖز چھُ یِم فارٮ۪سٹ چھِ اٮ۪کٹ کَران یِم چھِ مَطلَب اٮ۪ڈ کَران مَطلَب بیوٗٹی أکِس مطلب رِجَنٕکِس مَطلَب رِجَن بیوٗٹی اٮ۪ڈ کَران تَمہِ سۭتۍ تہِ چھِ اَسہِ ٹوٗرِسٹٕس یِوان ٹوٗرِسٹٕس ییٚلہِ یِوان چھِ وٕچھان چھِ ییٚتہِ چھ اصٕل اِنوارمٮ۪نٛٹ اَمہِ سۭتۍ چھِ ہولی تہٕ سولی سٲنۍ اکانمی تہٕ ڈٮ۪ولپمٮ۪نٛٹ گَژھان مَطلَب اَسہِ پَزَن یِم فارٮ۪سٹٕس بچاوٕنۍ کُنہِ تہِ حالتَس مَنٛز تکیازِ اگر نہٕ أسۍ بچاوو اسہِ گَژھَن واریاہ مُشکِلات برٛونٛہہ کُن گۄڈنٮ۪تھٕے پَزَن اَسہِ فارٮ۪سٹ بچا اَسہِ پَزَن ریٖفاریٚسٹریشَن ایٚفاریٚسٹرٛیشَن کَرٕنۍ اَمہِ مَطلَب گوٚو اَسہِ پَزَن نہٕ کُلۍ ژَٹٕنۍ کِہیٖنۍ اَسہِ پَزَن زیادٕ کھۄتہٕ زیادٕ کُلۍ ووٚبداوٕنۍ مِثال کے طور پر اگر اَسہِ اکھ کُل ژوٚٹ تَمہِ بدلہٕ گٔژھۍ أسۍ دَہ کُلۍ مطلب وۄبداوٕنۍ اَتھ مَنٛز اَمہِ سۭتۍ تہِ گَژھِ یہِ اَمہِ سۭتۍ تہِ بَچہِ یِم فارٮ۪سٹٕز مَطلَب اگر أسۍ یِم ژَٹو یِم فارٮ۪سٹٕس اَمہِ سۭتۍ چھِ گَژھان تَکلیٖف یِم اتھ مَنٛز روزان چھِ جنٛگلی جانوَر مَطلَب فٕلورا فانا چھ یا ایٖکو سِسٹَم چھُ تِم تہِ تِمن تہِ چھِ گَژھان ڈِسٹٔرٕب مَطلَب اَسہِ پَزَن تِم بَچاوٕنۍ ییٚمہِ سۭتۍ سون ایٖکالاجِکَل بیلٮ۪نٕس مینٹین گَژھان چھُ تِکیازِ فارٮ۪سٹ چھِ اَسہِ واریاہ واریاہ زیادٕ بے شُمار چیٖز دِوان یہِ چھُ اَسہِ دِوان میٚڈِسنَل پٕلانٛٹس دِوان مَطلَب سپایسِز دِوان بیٚیہِ دِوان کھٮ۪ن چٮ۪ن اَتہِ دِوان فُڈ دِوان فوڈَر دِوان یا بیٚیہِ دِوان لایِولِہُڈ تہِ دِوان یِم چیٖز پَزَن اَسہِ نَظرِ تھاوُن تہٕ اَسہِ پَزَن فارٮ۪سٹ بَچاوٕنۍ بیٚیہِ پَزِ اَسہِ مطلب کینٛہہ گورمٮ۪نٛٹ سکیٖمز کَرٕنۍ رِلیشَنٕز کَرٕنۍ ییٚمہِ سۭتۍ أسۍ یِم نیچرل چیٖز ہٮ۪کو بچہِ تاکہِ فیوٗچرَس مَنٛز گٔژھۍ نہٕ سانٮ۪ن بَچَن گَژھٕنۍ کینٛہہ تَکلیٖف تکیازِ اَسہِ پَزَن یِم فارٮ۪سٹٕز سَسنیبل طریٖقَس مَنٛز اِستعمال کَرٕنۍ تِکیٛازِ اَکھ کَرو أسۍ پانَس اصٕل پٲٹھۍ یوٗز تہٕ بیٚیہِ ہٮ۪کَن سٲنۍ یِم فیوچَر چھِ تٕم تہِ ہٮ۪کَن آرام سان یوٗز کٔرِتھ تِمن تہِ گَژھِ نہٕ کینٛہہ مُشکِلات اسہ پَزَن مطلب والٮ۪نٹیرِلی مَطلَب کومنٹی اٮ۪نگیجمٮ۪نٛٹ کَرٕنۍ لُکَن تٲلیٖم دِنۍ یہِ فارٮ۪سٹٕز کۭتیٛاہ ضٔروٗری چھِ سانہِ خٲطرٕ